اگر بہٕ کتھ کرٕ سٲنِس علاقس منٛز چھِ بانٛڈ یا بچہِ کوٚٹ یُس بانٛڑ یا بچہِ کوٚٹ نژان چھُ خاص کر بچہِ کوٚٹ چھُ نژان خانٛدرن پٮ۪ٹھ کٲنٛسہِ خانٛدر ٲسِن سُہ چھِ تتہِ نسن نژان تٔمِس چھُ أکِس زنہِ ہُنٛد لباس آسان لٲگِتھ سُہ چھُ تمہِ تتھ چھِ ونان جامہٕ یتھ جامس منٛز سُہ نژان چھُ آسان سُہ چھُ خاندرن پٮ۪ٹھ کالچن نژان گٮ۪وُن لٔگِن سُہ چھِ تِمن گٮ۪ون والٮ۪ن سۭتۍ آسان تہٕ نژان چھ سُہ بییٚہِ آسِن پٔژھلۍ تتہِ تہِ تور تہِ چھِ ہیٚکان أنِتھ یا محفل أسِن کٲنٛسہ تور تہِ چھِ ہیٚکان أنِتھ پتہٕ یُس یہِ بانٛڈ چھُ بانٛڈ عید ٲسِن بانٛڈ چھُ عیز دۄہ نژان یا کینٛہہ فنٚکشن چھِ تِمن پانس آسان گرِ یا تِم چھِ تمہِ دۄہ نژان یا یُس یہِ لٔڈیشہ چھُ آسان لٔڈیشہ چھُ پھیٚرن لٲگِتھ آسان سُہ چھُ پنٕنۍ کتھہٕ ژور ونان تہٕ أسۍ چھِ بوزان تٔمۍ سٕنٛز کتھہٕ ژور پننٮ۪ن گامن منٛز یا دور کُنہِ گامن منٛز چھِ أسۍ گژھان بوزان چھِ أسۍ تٔمۍ سُنٛد کتھہٕ ژور تہٕ یِوان چھِ أسۍ کران چھِ أسۍ تورُک